ہٮ۪لو وعلیکُم السلام ٹھیٖک چھُو حظ آ الحمدُ اللہ ٹھیٖک ہاں بلکُل ؤنِو سوشالجی اِنگلِش ایجوکیشَن بلکُل نہ یہِ ما چھُو پَتہ آتھوار آتھوار ما چھُو پَے کُس چھُ کِنہٕ تہِ چھُنہٕ کینٛہہ کیٚنٛہہ چھُنہٕ آ بُکٕس چھِ اٮ۪ویلیبٕل تُہی ؤنِو تۄہہِ کَر چھُو یُن چھِ یُن ٹھیٖک چھُ کِہیٖنۍ چھُ کِہیٖنۍ چھُنہٕ بلکُل اَمچہِ چھِ بُکٕس چھِ اٮ۪ویلیبٕل ییٚمہِ ساتَن تہِ تُہۍ یِیِو مگر اَکھ چیٖز ییٚمہِ ساتہٕ تُہۍ یِیِو تَمہِ برٛونٛٹھ کٔرۍزیو اَکہِ پھِرِ گۄڈٕ کال ٹھیٖک چھا

سُہ وٕچھۍتو ییٚتنَسٕے پرٛایز کیٛاہ آسہِ تۄہہِ کَتھ مُتعلق ڈِسکاوُنٹَس مُتعلق ما چھِ کَتھ کَرٕنۍ تۄہہ چھُو ڈِسکاوُنٛٹ ضوٚرَتھ آ ڈِسکاوُنٹ میلہِ ڈِسکاوُنٹ چھِ أسۍ دِوان اکثر چھِ أسۍ دِوان دَہ پٔرسنٛٹ ڈیسکاوُنٛٹ ٹھیٖک چھا یِم اَسہِ وۄنۍ پَنٕنۍ رِگیوٗلَر کَسٹٕمٲرٕز چھِ تِمَن چھِ أسۍ ہٮ۪کان دِتھ علاوٕ تہِ پَتہٕ سُہ چھُنہٕ کانٛہہ مَسلہٕ اگر تۄہہِ اَسہِ نِش اَمہِ برٛونٛٹھ آسِوٕ نِمٕژ بُک وُک اگر تۄہہِ سٲںۍ کینٛہہ بِل آسِوٕ سیٹٕس آسہِ کیٚنٛہہ آسٮ۪ن تُہۍ أنۍزیو تِم سۭتۍ تۄہہِ کَرہو اَمہِ علاوٕ تہِ کَنسیشَن ٹھیٖک چھا پنٛنٮ۪ن کَسٹٕمَرَن چھِ أسۍ دِوان تھوڑا ڈِسکاوُنٹ فِفٹیٖن پٔرسَنٹ یا فِفٹیٖن پٔرسَنٹ علاوٕ تہِ ہٮ۪کو أسۍ دِتھ مگر پنٛنٮ۪ن کَسٹٕمَرنٕے یوت ٹھیٖک باقٕیَن چھِ أسۍ اکثر دِوان یِہوٚے دَہ پٔرسَنٹ ٹھیٖک چھِ حظ باقی بُک چھِ یِم چھِ سوشالجی ہِنز بُک یا اِنٛگلِش چھِ بُک یا ایجوکیشَن بُک تۄہہِ کُس کٕلاس کُس چھُ یہِ ضوٚرَتھ کُس کٕلاس کَمہِ کٕلاسچہِ بُک چھِ ضوٚرَتھ فِفتھ سیٚمِسٹَر کَشمیٖر یونیورسٹی تِیا چلو کیٚنٛہہ چھُ نہٕ یِم چھِ اٮ۪ویلیبٕل کِہیٖنۍ چھُنہٕ تُہۍ ییٖزیو صُبحَس صُبحَس ہیٚکِو تُہۍ یِتھ آرام سان لگ بگ ییٖزیو تُہۍ اَکھ بَجے پَتھ ہہ آ اگر نہٕ أسۍ آسو ییٚتی ییٚتہِ کُس آسہِ تہٕ تِمَن ؤنۍزیو تُہۍ اَسہِ چھِ ڈِسکاوُنٛٹ یِتھ پٲٹھۍ کٔرمٕژ کَتھ تہٕ ڈِسکاوُنٛٹ تہِ میلوُ تۄہہِ ٹھیٖک چھا اوکے چَلو ٹھیٖک حظ چھُ